اَلسَلام علیکُم وَرحمتُہ اللہِ وَبَرَکاتہ بہٕ حظ وَنہو تۄہہِ پانٛژَن سٹیٹَن ہُنٛد ناو یُس چھِ جموں کَشمیٖر اُترا کھنٛٛڈ سِکِم اروناچَل پرٛدیش پونٛڈیٖچری راجِستھان تہٕ بیٚیہِ ہَسا چھِ مٔدھیہ پرٛدیش